پانٛژھ ڈیٹ یِم واریاہ یِمَن واریاہ اِمپاٹَنٕس چھِ یِوان دِنہٕ تِمو منٛز چھُ اکھ ڈے یِوان مناونہٕ اُستادَن ہُنٛد دۄہ یُس پانٛژھ سٮ۪پٹٕمبَر چھُ یِوان مناونہٕ بیٛاکھ دۄہ چھُ یِوان مناونہٕ شُرٮ۪ن ہُنٛد دۄہ ییٚمہِ زَنہٕ یُس زَن ژۄداہ نَومبَر چھُ یِوان مناونہٕ ٲٹھ مے چھُ یِوان مناونہٕ یُس واریاہ عظیٖم دۄہ چھُ یِوان مناونہٕ سُہ چھِ یِوان مناونہٕ وُمٮ۪نٕس ڈے یُس ہَسا زَنٮ۪ن خٲطرٕ چھُ یِوان مناونہٕ یا تٔمۍ دۄہ چھُ یِوان مناونہٕ ماجَن ہُنٛد دۄہ ٹُووَنٛٹی ایٹ اپریل یا اَٹھووُہ اپریل چھُ یِوان ؤکیٖلَن ہُنٛد دۄہ مناونہٕ یا ہِنٛدُستانَس منٛز چھُ یِوان مناونہٕ ییٚمہِ دۄہ ڈاکٹر راجِنٛدَر پرٛساد سٕنٛز بٔر ڈے چھُ آسان سُہ ترٛےٚ ڈٮ۪سَمبَر چھُ یِوان مناونہٕ اٮ۪ڈووٚکیسی ڈے یا اٮ۪ڈووٚکیٹٕس ڈے بیٛاکھ چھُ یِوان یُس آ واریاہ عظیٖم دۄہ چھُ یِوان مناونہٕ سُہ چھُ ٹُووَنٹی سِکِستھٕ جینؤری یُس صرف پَبلِک ڈے چھُ یِوان مناونہٕ